سلامُ علیکُم ہیٚلو سلامُ علیکُم تُہۍ چھُو حظ اے بی سی کَلیکشَنٕز پٮ۪ٹھ جِناب مےٚ اوس مےٚ چھِ بٮ۪نہِ خانٛدَر نا نٔیِس رٮ۪تَس منٛز تہٕ اَسہِ اوس وَردَن اوس اَسہِ ضروٗرت أسۍ ٲسۍ دپان تُہی تُہٕنٛدی سِٹور پٮ۪ٹھ اَنَو اَسہِ اوس تُہٕنٛد اِنَسٹاگرٛام پیج وُچھمُت تَتھ پٮ۪ٹھ وُچھ اَسہِ اَصٕل اَصٕل ڈِزایِن أسۍ ٲسۍ وَنان ؤنۍ اَنو أتی تۄہہِ سۭتۍ کَرٕ بہٕ اَکہِ لَٹہِ کَتھ تہٕ اَسہِ ٲسۍ ضروٗرت فٮ۪رَن حظ پانٛژھ فٮ۪رَن پانٛژھ ٲسۍ اَسہِ ضروٗرت زٕ زٕ مخمَل زٕ ووٗل بیٚیہِ اوس اَکھ کارٹَن ضروٗرت بَنیٛا اَچھا یہِ ڈِزایِن چھا اکُے کِنہٕ ڈِزایِن چھِ الگ الگ اَچھا یہِ اگر أسۍ کامہِ دار فٮ۪رَن آسہِ انُن تِم بَنہِ نا اَچھا یہِ یُس مخملَس منٛز بَنہِ نا ڈِفرَنٛٹ ڈِزایِن اَچھا یہِ اگر اَسہِ تِلہٕ لٲگِتھ آسَن فٮ۪رَن نِنۍ یا آرِ کٲم لٲگِتھ تِم بَنہِ نا اَ اگر پُلین فٮ۪رَن آسہِ مخمَلَس منٛز نِیُن کوٗت کۭتِس گَژھِ سُہ اَکھ فٮ۪رَن کم سے کم مطلب پُلین فٮ۪رَن کۭتِس گژھِ فور تھاوزَنٛٹ تہٕ اگر وۅنۍ مخمَل آسہِ پُلین ڈِسکاوُنٛٹ گژھِ نا کیٚنٛہہ کوٗتاہ کوٗتاہ ہٮ۪کِو تُہۍ ڈِسکاوُنٛٹ کٔرِتھ اَسہِ چھِ ٹھیٖک چھِ اَسہِ چھِ أمۍ اَمہِ علاوٕ چھِ اَسہِ بَلکَس منٛز پَلَو تُلٕنۍ فار اٮ۪کزامپُل سوٗٹ ووٗٹھ چھِ اَسہِ تُلٕنۍ تہٕ تھوڑا گژھِ ہا ڈِسکاوُنٛٹ گژھُن تۄہہِ کیٛاہ چھُو اٮ۪ڈرَس ٹھیٖک ٹھیٖک چھِ جِناب بہٕ یِمہٕ صُبحَس چلو اَسلامُ علیکُم